ہیٚلو وعلیکُم اَسلام اَوٕ حظ چھَ نہٕ یِوان آ آ آ آ بایکہِ بایکہِ بَجہِ اَچھا وُنکٮ۪ن اَگر کالٕے تہِ ضروٗرت ٲسیٖو تہٕ کالٕے تہِ ہٮ۪کِو نِتھ تیٚلہِ ہٮ۪کہِ صبُحن آ آ ٹھیٖک ٹھیٖک